ہیلو اَسلام علیکُم سَر تُہۍ چھِو ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ شُکُر خدایَس کُن تُہۍ چھِو حظ سٲری ٹھیٖک مےٚ حظ مےٚ حظ وٕچھو یہِ تُہۍ چھِو شایَد آرگنایزر ٹورنمنٹ چھُو تۄہہ کھوٗلمُت حظ یہِ کَتھ جایہِ چھُ حظ شوپین کَتھ جایہِ چھُ یہِ اچھا ٹھیٖک یہِ فیٖسا ویٖسا کیاہ چھُ اَتیتھ پانٛژھ ساس رۄپییہِ فیٖس ٹیٖم ٹیٖم ٹیٖم کۭتیہ چھِس ژُہٲٹھ ٹیٖم چھِس فیٖس چھُ پانٛژھ ساس بال وال چھِ أتھۍ منٛز یِوان نہ یہِ تُہۍ ؤنۍ تو مےٚ یہِ چھِوا تُہۍ یتہِ میٹس پٮ۪ٹھ گندناوان کِنہٕ پٮ۪ٹھ میٹس پٮ۪ٹھ نہ اچھا یہِ ؤنۍ تو مےٚ فاینلَس کیاہ حِسابہ چھُو تھومُت سَتَتھ ساس بیٚیہِ گوٚو ونرَس سَتَتھ ساس گوٚو مطلب سَتَتھ ساس گٔیے زینن وٲلِس تہٕ ہارَن وٲلِس گٔیے ژَتجِی ساس گٔیے ہارَن وٲلِس سَتَتھ ساس گٔیے زینن وٲلِس ٹیٖم چھِوا تُہۍ برابر گٔمٕتۍ اَتھ کِنہٕ بیٚیہِ اَوے کوٚر فون اَسہِ دِیو تیلہِ حظ فارمہ وارمہ حظ نہ فارم اکھ کرتو

اینٹری تُہۍ ترٲووِ مےٚ واٹس ایپس پٮ۪ٹھ کٔرتو مےٚ تُہۍ فارم سیٚنٛڈ نہ تہٕ ہُہ یہِ ایکوُنٹ موبایل نَمبر آسیوٕ تۄہہِ لِنٛک ایٚکونٛٹس ویٚکونٛٹس سۭتۍ تیٚلہِ کَرٕ ہو بہٕ یورٕ ایم پے پٮ۪ٹھ حظ رۄپیہِ ساس رجسٹریشن خٲطرٕ حظ یہِ گوٚو پانٛژھ ساس نہ بیٚیہِ کیٚنٛہہ رفریشمنٹہ مطلب گوٚو تریش داما ویش داما تہِ چھِو دِوان نہ چَلو ٹھیٖک حظ چھُ ؤلِو بہٕ کَرٕ ہو تۄہہ یہِ سیٚنٛڈ کٔرِو تُہۍ مےٚ یہِ فارم سیٚنٛڈ حظ تہٕ ٹھیٖک چھے تُلِو بہٕ تراوہو أتھۍ آ رجسٹریشن فیٖس تراوہو بہٕ أتھۍ پٮ۪ٹھ حظ چَلو ٹھیٖک حظ چھُ اَدٕ حظ بِہو رۄبس